یِم مےٚ پانٛژھ ڈیٹ یاد چھِ نَمبَر اَکھ نَو دَہ کُنہٕ وُہ شَتھ کُنہٕ نَمَت یۄس میٛٲنۍ ڈی او بی چھےٚ دوٚیِم یُس مےٚ ڈیٹ یاد چھِ سُہ چھُ سُہ ڈیٹ مےٚ یاد ییٚمہِ دۄہ مےٚ خانٛدَر اوس سُہ چھُ زٕتووُہ اَگست زٕ ساس کُنہٕ وُہ ترٛیٚیِم ڈیٹ یُس مےٚ یاد چھِ ییٚمہِ دۄہ مےٚ بیٚنہِ اوس خانٛدر سُہ چھُ کُنہٕ وُہ سَتمبر زٕ ساس ترٛوٚوُہ ژورِم ڈیٹ گوٚو سُہ ییٚمہِ دۄہ بہٕ یور لَداخ گووَس سکوٗلِس سۭتۍ سُہ اوس پانٛژھ جُلَے زٕ ساس کَہہ تہٕ لاسٹ ڈیٹ یُس مےٚ یاد چھِ سُہ چھُ مےٚ سُہ ڈیٹ یاد ییٚمہِ ساتہٕ مےٚ جویِن کوٚر سِٹاٹَس سکوٗلَس منٛز کَتھ سکوٗلَس پرٛایویٹ سکوٗلَس منٛز سُہ اوس زٕ ساس بَہہ مارٕچ زٕ ساس بَہہ اوس